سٲنِس علاقَس منٛز چھِ واریاہَن قٔسمَن ہٕنٛدۍ جَانور آسان ییٚمہِ کِنۍ زَن اکھ جَانور چھِ ژٔر چھِ ہٲر چھِ کاو چھُ راتہٕ مۄگُل چھُ کبوٗتر کوتُر چھُ

طوطہٕ چھُ سَتہٕ کُکِل چھِ

کُلۍ ٹھۅٹھُر چھُ مَگر تَمام یِمَن جانورَن منٛز چھِ مےٚ اکھ جانور بڈٕ سَخت پَسنٛد یِوان مَگر سُہ چھُ کیٚنٛہَس ٹایمَس آسان ییٚتہِ کیٚنٛہَس ٹایمَس چھَنہٕ آسان ییٚتہِ کِہیٖنٛۍ تہِ پَتہٕ چھےٚ نہٕ ژورَن ریٚتن ترٛیَن ژورَن ریٚتن چھُ سُہ ییٚتۍ آسان باقین ٲٹھن نَون ریٚتن چھُ سُہ اوٗرۍ آسان تٔمِس چھُ وَنان شوگ یَتھ سُہ اِنگلِش ناو چھُ پیروٹ یُس اِنگلِش نیم چھُ پیروٹ سُہ چھُ بَڈٕ خۄش یِوان وُچھنہٕ تلہٕ یُس پٲرسس ٹُرِیو ٹُرِیو چھُ لاگان یا باغو مٔنٛزۍ چھِ اَمبٕرۍ کھیٚوان پَتہٕ چھُ آسان تٔمِس واریاہ گریٖن مطلب سَبٕز کَلر تٔمۍ سٔنٛدیٚن تٔمۍ سُنٛد داڈِ ہُنٛد کَلر چھُ آسان سَبٕز تونٛتھ چھَس وۄزٕج آسان ییٚلہِ سۄ ؤڑان چھِ ڈوٗنۍ کُلین پیٚٹھ ڈوٗنۍ آسان کھیٚوان پَتہٕ ییٚلہِ تٔمِس کُنِس وُڑس چھَس فرٛے تہٕ آسان چھُ وُڑان بَڈٕ خۄش چھُ کرن تٔمِس کُن وُچھُن